زَبان چھِ اکھ سۄ اکھ چیٖز یُس اَسہِ اِنسان چھُ بَناوان امہِ سۭتۍ لوٗکھ اکھ أکِس سۭتۍ چھِ ہٮ۪کان کَتھ کٔرِتھ پَنٕنٮ۪ن خَیالات پَنٕنۍ دِلٕچ کَتھ بیٚیہِ کِس تام واتنٲوِتھ ہَر کٲنسہِ ہَر کانہہ اِنسان چھُ ہیٚچھان زَبان پَنٕنہِ ماجہِ ہٕندِ کھۄنہِ منٛز چاہے سُہ دُنہِکِس کُنہِ تہِ کوٗنَس منٛز کانہہ تہِ اِنسان آسہِ سُہ چھُ کانہہ تہِ زَبان ہیٚچھان ماجہِ ہٕندِ کھۄنہِ منٛز تہٕ اَسہِ پَزِ کٔشیٖر ہِندٮ۪ن لُکَن تِکیازِ أسۍ چھِ کٔشیٖر منٛز روزان اَسہِ پَزِ پَننہِ زَبانہِ واریاہ زیادٕ لول بَرُن تِکیازِ یہِ چھِ واریاہ زیادٕ میٖٹھ زَبان یہِ چھِ بولٔنۍ سَہَل یہِ چھِ لیکھٕنۍ سَہَل یہِ چھِ ہٮ۪چھٕنۍ سَہَل حالنکہِ أسۍ چھِنہٕ اَتھ تیوٗتاہ لول بَران کیٚنہہ یہِ چھِ واریاہ اَفصوٗسٕچ کَتھ مَگر ؤنۍ تہِ چھِ تۄہی یِم اَتھ آن لاین یِم چیٖز چھِ کران اَمہِ سۭتۍ چھُ اتھ فروغَت مِلان یہِ چھُ واریاہ زیادٕ اَصٕل چیٖز أسۍ چھِ تٕہٕند واریاہ زیادٕ شُکُر گُزار تِکیازِ یہِ چھِ سۄ زَبان یۄس اَسہِ پَنٕنہِ یۄس یِنہٕ واجیٚنۍ جٮ۪نریشَن چھِ توتام پَزِ اَسہِ یہِ واتناؤنۍ تِکیازِ یہِ چھِ سٲنۍ پَنٕنۍ زَبان یِم باقین ہٕندۍ زَبان چھِ تِم چھِ تَتھ لول بَران تِم چھِ تَتھ فَروغَت دِوان یِتھ کٔنۍ ؤنکیٚس اِنگلِش زَبان چھِ تَتھ کوتاہ سُہ ؤنکیٚن سٔپریڈ چھِ گٔمٕژ پوٗرٕ دُیناہَس منٛز تِکیازِ تِمَو بور تَتھ لور تِمَو لول تِمَو واتنو سُہ باقین لُکن تام اَسہِ تہِ پَزِ کٔشیٖر یِم لُکھ ٲسِتھ چھِ أسۍ اَتھ لول یژَھان بَرُن تہٕ أسۍ چھِ واریاہ زیادٕ تُہُندۍ شُکُر گُزار تِکیازِ یہِ چھُ سُہ اکھ زَبان یۄس واریاہ زیادٕ میٖٹھ چھِ سَہَل چھِ ییٚمہِ سۭتۍ أسۍ اکھ أکِس سۭتۍ کَنٮ۪کٹ چھِ ہٮ۪کان چھِ اَصٕل پٲٹھۍ کٔرِتھ اَگر أسۍ ییٚتہِ اُردوٗ چھِ کران یا اِنگلِش چھِ کران أسۍ چھِنہٕ مےٚ چھُنہٕ باسان أسۍ چھِ ہٮ۪کان پَنٕنۍ خَیالات اَصٕل پٲٹھۍ بیٚیہِ کِس تام واتنٲوِتھ تِکیازِ سۄ چھےٚ نہٕ اَسہِ پَنٕنۍ زَبان کِہیٖنۍ نہٕ کٔشیٖر ہنز زَبان چھےٚ کَشمیٖرِ لنگویج تہٕ یہِ چھِ واریاہ زیادٕ میٖٹھ زَبان سٲنۍ بُزرٕگ ٲسۍ بولان اَتھ منٛز چھِ اَسہِ فارٮسِیِک تَقریٖبَن پَنژاہ پٔرسَنٹ تہِ یِوان لَبنہٕ یُس یَتھ سۭتۍ أسۍ کَنٮ۪کٹ چھِ ہٮ۪کان کٔرِتھ تِکیازِ سُہ چھِ اسہِ واریاہ زیادٕ ٹوٹھ سُہ مُلُک تہٕ أسۍ چھِ ہٮ۪کان تَتھ سُہ اَصٕل پٲٹھۍ کَنٮ۪کٹ کٔرِتھ یہِ زَبان چھُ اکھ سُہ اکھ چیٖز یُس اَسہِ سوسایٹی منٛز چھِ ہٮ۪لٔپ کران کانہہ تہِ چیٖز حٲصِل کرنَس منٛز ییٚمہِ ساتہٕ تہِ کانہہ لنگویج ڈٮ۪ولَپ چھِ گژھان أسۍ چھِ اَتھ اکھ أکِس سۭتۍ

کہِ یہِ چھِ واریاہ زیادٕ میٖٹھ زَبان اَسہِ پَزِ اَتھ فَروغت دِنۍ تِکیازِ یہِ چھِ واریاہ زیادٕ ہیٚچھنۍ تہٕ سَہَل بولٕنۍ تہِ سَہَل لیکھٕنۍ چھِ سَہَل خاص کر چھِ اَسہِ یہِ پَنٕنٮ۪ن لُکَن ہُند دیُت تہٕ اَسہِ پَزِ اَتھ واریاہ زیادٕ لول بَرُن واریاہ زیادٕ میٖٹھ چھےٚ یہِ اَتھ منٛز چھِ تِم وٲڑ تہِ تِتھۍ وٲڑ چھِ آمٕتۍ یوٗز کرنہٕ یِم نہٕ شایَد بیٚیہِ کِس زَبانہِ منٛز چھِ آمٕتۍ یوٗز کرنہٕ کِہیٖنۍ نہٕ سٲنۍ یِم للدٮ۪د ٲسۍ یا سٲنۍ یِم باقٕے شٲعر ٲسۍ تِم ٲسۍ اَتھ واریاہ زیادٕ لول بَران اَگر أسۍ تُہُند قلام بوزو تُہۍ نَنٮ۪و تَمی سۭتۍ زِ کَشمیٖرِ لنگویج منٛز کوٗتاہ ماے چھُ کوتاہ مۄچر چھُ اَتھ زَبانہِ منٛز تَو یہِ چھِ واریاہ زیادٕ میٖٹھ زَبان یوٗتاہ نہٕ تیوٗتاہ پَزِ اَسہِ اَتھ لول بَرُن تِکیازِ یہِ چھِ ؤنکیٚس کَشمیٖرَس منٛز تہِ یِوان یا ہِندُستانَس منٛز چھِ یہِ واریاہ زیادٕ بولنہٕ یِوان یہِ چھےٚ اَسہِ پَنٕنۍ لوکَل لنگویج تہٕ اَتھ یہِ اَتھ چھُ واریاہ زیادٕ گریڈ یِوان لَبنہٕ تہٕ اَسہِ پَزِ سکوٗلَن منٛز تہِ چھِ تَقریٖبَن بہٕ چھَس سٔکوٗلَس منٛز پَرناوان تَتہِ تہِ چھِ کَشمیٖرِ زَبان یِوان پَرناونہٕ سٔٹوٗڈَنٹ چھِ وَنان أسۍ چھِ یَژھان یہِ ہیٚچھُن أسۍ چھِ یَژھان یہِ پَرُن مےٚ چھِ گرِ کَزٕن سُہ چھُ اَتھ منٛز یہِ کران برونہہ کُن پَکناوان یہِ تٔمۍ چھُ یِہوے سَبجٮ۪کٹ روٚٹمُت یۄس واریاہ زیادٕ قابلہِ فَخر کَتھ چھِ سانہِ خطرٕ تِکیازِ تِکیازِ یہِ چھِ سۄ اکھ زَبان یۄس اَسہِ میٖٹھ زَبان چھِ پَنٕنۍ زَبان چھِ پَنٕنہِ کٔشیٖر ہنز زَبان چھِ